مےٚ حظ ٲسۍ کیب اکھ کٔرمٕژَن بُک آز مےٚ اوس گژھُن واریاہ کٲلۍ ماتامال تَوَے ووٚن مےٚ أسۍ واتو سُلے تَوَے کٔر مےٚ اکھ کیب آرڈَر بُک مگر تِم جِناب حٕظ وٲتۍ نہٕ یوا ٹایمَس پؠٹھ کِہیٖنۍ تِمَن پَزِ ہا وقتُک پَابَند روزُن بیٚیہِ یۄس جاے مےٚ تِمَن ووٚنمُت اوس واتنہٕ خٲطرٕ تِم ہیٚکۍ نہٕ تَتھ جایہِ وٲتِتھ کِہیٖنۍ تِم ٲسۍ بیٚکِس جایہِ وٲتمٕتۍ تہٕ مےٚ ٲسۍ تِم فون کَران زِ بہٕ واتہٕ اَتؠن بیٚیہِ آے تِم واریاہ زیادٕ لیٹ تِمن پَزِ ہا وقتُک واریاہ زیادٕ خیال تھاوُن